بہٕ چھَس واریاہ خۄش گژھان ییٚلہِ بہٕ نیبرٕ کنۍ چھَس وٕچھان پَنٕنِس پارکہِ منٛز نٔے نٔے پوش نایہِ نایہِ کَلرٕکۍ پوش الگ اگ رنگٕکۍ پوش پھلوٕنۍ پوش تِم چھِ أکِس اِنسانس دِل خۄش کران اِنسان چھُ دَپان یہِ گژھِ بَرِ ہے یہِ پوش دِلس منٛز یُتھ چھُ تَمیُک رنگ روٗپ آسان یَتھُے اِنسان نیبر چھُ نیران تَتہِ چھُ وٕچھان سَبزار سٲرسٕے أنٛدۍ أنٛدۍ سَبزار پارکہِ منٛز سَبزار اِنسان چھ دَپان أتھی بیہہِ ہے اِنسان أتھی شۄنگہِ ہے أتی کھٮ۪ے ہے سورُے کیٚنٛہہ کرِ ہے اتی اِنسان کیازِ کہِ ییٚلہِ اِنسان باغ خۄشوُن آسہِ تیٚلہِ چھُ سورُے کیٚنٛہہ خۄش کران پٔژھۍ چھِ یِوان رِشتہٕ دار چھِ یِوان تِم چھِ وٕچھان تِم چھِ خۄش گژھان تِم چھِ کران تعٲریٖف تۄہہِ چھُو باغ یُتھ مےٚ چھِ لٲگۍ مٕتۍ پَنٕنِس باغس منٛز واریاہ قٕسمٕکۍ پوش گُلۍ آفتاب بیٚیہِ چھِ مےٚ لٲگۍ مٕتۍ گۄلاب چھِ مےٚ لٲگۍ مٕتۍ واریاہ قٕسمٕکۍ پوش چھِ لٲگۍ مٕتۍ یِم واریاہ زیادٕ اَصٕل چھِ